آ ہیٚلو وعلیکُم سَلام تُہۍ کٕم حظ چھِو اَچھا ٹھیٖک ٹھیٖک بِلکُل بِلکُل بِلکُل تۄہہِ تہِ چھُ ڈِفرَنٛٹ حظ ہری پَربَت چھُ فورٹ یا باقٕے چھِ پٔری محل چھُ بیٚیہِ چھِ واریاہ واریاہ چھِ مارٹَن ٹیمپُل چھِ اَسہِ ییٚتہِ اَہَن حظ بِلکُل درگاہ شریٖف تہِ اگر گٔژھِو سُہ تہِ ہٮ۪کو نِتھ یا نِشاط چھُ اَسہِ گُلمَرٕگ چھُ اَسہِ یِم چھِنہٕ نیچرَل بیٛوٗٹی اگر أسۍ وُنۍ گُلمرگ چھُ اَسہِ دوٗد پٔتھری چھِ اَسہِ یا وریز ویلی اَگر أسۍ گژھو وۅنۍ واریاہ بہتریٖن جاے چھِ بانٛڈی پورہ ڈِسٹرکَس منٛز اگر أسۍ کُپوارہ ڈِسٹرکَس منٛز گژھو اَتہِ چھِ اَسہِ لولاب ویلی چھِ اَسہِ یا بَنٛگَس ویلی چھِ اَسہِ یِم چیٖز چھِ بہتریٖن بہتریٖن اگر تُہۍ اور یِیِو تۅہہِ مٲنِو نہٕ دِل حظ نیرنٕے اَتہِ بِلکُل اَمہِ منٛز زٲنۍہوکھ تُہۍ مطلب ژٕ وَنتہٕ محمد بِلکُل کیٛاہ روڈ کَنٮ۪کٹیٛوٗٹی چھِ بہتریٖن ٹھیٖک ٹھاکھ چوٗنٛکہِ یہِ چھِ ٹیٛوٗرِسٹہٕ ٹیٛوٗرِسٹہٕ حب چھِ یِم چیٖز مطلب یِم جایہِ تہٕ گورمِنٹَن چھِ واریاہ پونٛسَس اَتھ پٮ۪ٹھ خرٕچ کٔرۍمٕتۍ مطلب روڈ کَنٮ۪کٹیٛوٗ وۅنۍ گوٚو اَکھ چیٖز کینٛژَن جایَن چھُ مطلب دودٕ پٔتھری اگر کیٚنٛہہ ہیوٚر گَژھِ اِنسان تَتھ چھُ مطلب پایدٔلۍ حظ پَکُن مطلب أتی گژھِ تُم چیٖز گٔے أتی ایٚکٕسپُلور گُلمرگہِ اگر ہیوٚر تَتھ چھِ مطلب کیبُل کار تہِ چھِ تَتہِ چھِنہٕ ٹٮ۪نشَن یِتھَے پٲٹھۍ اگر أسۍ گژھو بَنٛگَس ویلی تَتہِ تہِ چھِ کیٚنٛہہ کِلوٗ میٖٹَر پایدٔلۍ پَکٕنۍ تاکہِ أسۍ کَرو ایٚکٕسپُلور یِم چیٖز تہٕ بٲقیَن جایَن چھِ اَسہِ روڈ کَنیکٹیٛوِٹی فِٹ حظ لیکِن کیٚنٛہہ کیٚنٛہہ جایہِ چھِ کیٚنٛہہ کیٚنٛہہ جایہِ چھِ یِمَن جایَن چھِ مطلب روڈ کَنٮ۪کٹیٛوِٗٹی تھوڑا کَم ایٚکامڈیشَن تہِ میلہِ اَتھ مَسلہٕ کانٛہہ اٮ۪کامڈیشَن میلہِ فِٹ بِلکُل اَتہِ چھِ ایٚکامڈیشَن چھِ اَسہِ یِم تہِ ٹیٛوٗرِسٹہٕ پُلیس چھِ ٹیٛوٗرِسٹہٕ جایہِ چھِ تِمَن جایَن چھِ ہوٹَلٕز پرٛٮ۪تھ کُنہِ جایہِ تہٕ تُہۍ مہٕ ایکامڈیشَن ہٕنٛز ٹٮ۪نشَن کیٚنٛہہ کھٮ۪نہٕ چٮ۪نُک مٔہ ہیٚیِو تُہۍ ٹٮ۪نشن ہَے یہِ ژٕ کھٮ۪کھ ژٕ مٔہ ہے ٹٮ۪نشَن بِلکُل بِلکُل ژٕ کھٮ۪تہٕ یوٚکُن ہا ژٕ کھٮ۪تہٕ ویٚج ژٕ کھٮ۪تہٕ نان ویج ژٕ کھٮ۪تہٕ کَشمیٖری کَباب ژٕ کھٮ۪تہٕ کَشمیٖری گۄشتاب ژٕ کھٮ۪تہٕ کَشمیٖری رِستہٕ اوہوٗ ژےٚ چھُے وازوان اَہاو وازٕوان ییٚلہِ ژٕ کھٮ۪کھ نا ژےٚ یِیی سورُے أچھَن ژےٚ یِیِی سیوٚدُے أچھَن گاش کَتھ حظ سُہ حظ کَران تِمَے بہٕ نہَ حظ چھُس نہٕ چارٕج کَران کیٚنٛہہ بہٕ چھُس مےٚ چھُ اَتھ یہِ البتہٕ بہٕ ہٮ۪کہو تۄہہِ یہِ گایِڈ کٔرِتھ توٚتانۍ کیٛاہ دٔلیٖل چھِ اَہَن حظ آ یِتھٕ پٲٹھۍ چھِ نہٕ مےٚ حضرت حظ کیٚنٛہہ اَچھا بہٕ کیٛاہ چھُس چارٕج کَران مےٚ دوٚپ تُہۍ ما چھُو مگر یہِ فورٹ اَو بہٕ حظ چھُس چارٕج کَران تَمہِ بَغٲر پَکہِ نہٕ کارٕے کیٚنٛہہ بہٕ حظ چھُس اگر تُہۍ دۄہَس کَنٹِنیٛوٗ اگر تۄہہِ دۄہَس کَنٹِنیٛوٗسلی بہٕ پَکناوہو حظ نا پٔکِو نہَ حظ مےٚ سۭتۍ تُہۍ ایٹ لیٖسٹ یہِ چھُ تۄہہِ ترٛےٚ ساس رۅپیہِ دِنۍ ترٛےٚ ساسَس حظ پٮ۪نو تۅہہِ دِنۍ اَگر کَنٹِنیٛوٗ دۄہَس مطلب دۄہَس راتَس مطلب راتَس گوٚو پَتہٕ میٛانہِ طرفہٕ تۄہہِ تہٕ نَتہٕ چھُس بہٕ دۅہسٕے ہٮ۪وان ترٛےٚ ساس حظ بِلکُل حظ